ہَتا کہِ اگر أسۍ وٕچھو کہِ کٔشمیٖری زَبان چھِ اَسہِ ماجہٕ زَبٲنۍ یہِ چھِ اگر یہِ زَبان وٕچھو أسۍ یہِ چھِ واریاہ آسٲیِش بیکِس چھِ یہِ باسان واریاہ مُشکِلہٕ وٕ چھِ آسان کیٚنٛہہ وٲڈ تم یِم کیٚنٛہہ کیٚنٛہہ وٲڈ چھِ آسان ڈِفکَلٹ مگر یِم چھِ اَسہِ اَوَے کِنۍ ڈِفکَلٹ باسان کہِ کیٚنٛہہ برٛونٛہہ کالَس ٲس سٲنِس کَشمیٖرَس منٛز کَشمیٖری پَرناو کوشُر پَرناوان منٛزٕ مٔشرٲکھ تَوَے کِنۍ چھِ باسان کیٚنٛہہ وٲڈ مَہ تِم تہِ یِم نہٕ وٕنۍ واریاہ مُشکِل تہِ چھِ مگر چھِ آسٲیِش یہِ زبان خاص مُشکلہٕ چھَنہٕ کیٚنٛہہ کیٚنٛہہ وٲڈ چھِ آسان تم چھِ آسان پرٛٮ۪تھ کُنہِ سَبجَکٹَس منٛز یِم مُشکِل چھِ آسان کَشمیٖریَس منٛز تہِ چھِ کیٚنٛہہ کیٚنٛہہ وٲڈ وَنٕنۍ زَبان بولٕنۍ چھِ یہِ باسان مٔدٕر مگر تھوڑا کَرٕنۍ چھِ آسان وَ بیکِس خٲطِر چھِ یہِ واریاہ مُشکِل زَبان